اسلامُ علیکم جناب ٹھیٖک چھُوا صیحت چھِ حظ ٹھیٖک اہن حظ ٹھیٖک ہے بوٗزُم تُہۍ چھو یہِ الیکٹرانِک وغیرہ اَتھ سۭتۍ کَران بجلی حظ آ اَسہِ کیاہ حظ ٲس گَرِ آلریڈی یہِ فِٹنگ وغیرہ کٔرمٕژ اَتھ چھُ کَتہِ تام شاٹ یہِ چھُنہِ مےٚ لگان أتھۍ کِہیٖنۍ تہٕ حضرت أسۍ چھِ دپان اگر تُہۍ یوٚتام یی ییوٗ یَتھ دییِواَسہِ یہِ مَسلہٕ حل کٔرِتھ ہے فِٹنگ ٲسۍ یورے لوکلٕے نَفر اکھ

نہ کِہینۍ نہٕ مینس تام اَتہِ پٮ۪ٹھٕ چھنہٕ سَپلاے برونٹھ کُن کَمرن کُن گَژھان کِہیٖنۍ تہِ اَسہِ چھا وٲلِتھ نہ حظ نہ خٲلِتھ

ٹھیٖک ہوسکتا ہے تَتھ مٔنزۍ ہاوان مٔنزۍ چُھنہٕ ہاوان کِہیٖنۍ نہ نہ تَتہِ پٮ۪ٹھٕ گوٚژھ نہٕ موڑ گَژھُن کیٚنٛہہ اگر تۄہہِ آز باسیو آز ٹایم آز یِیو تُہۍ آز کیاہ چھُ تۄہہِ باسان آز چھُو نہ تۄہہِ ٹایم

اے تٔمس ووٚن تٔمس سۭتۍ گوٚو مےٚ تھوڑا بکواس تہِ سُہ تہِ چھُنہٕ ٹھیٖک نَفر کیٚنٛہہ وۄنۍ باسیو مےٚ ہے تُہۍ چھو اصل ایماندار عقلمند اگر حظ تُہندِ سۭتۍ گَژھِ مَسلہٕ حل

اچھ کَر یی تۄہہِ ٹایم لگ بگ ضروٗر چلو تیٚلہِ کَروا ویٹ چلو چلو ٹھیٖک ٹھیٖک ادٕ اَدٕ کیاہ وعلیکم سلام